میٛٲنۍ زَن یۅس فیورِٹ ٹرٛایل چھِ سۄ ہَسا چھِ ییٚتی ٲسۍ گَژھان أکِس بالَس پٮ۪ٹھ تتھ ہَسا چھِ ونان اجدَر تہٕ أسۍ ہَسا چھِ یۅس مےٚ گُر چھُ بہٕ ہَسا چھُسَن سُہ صُبحَن نِوان تَپٲرۍ یہِ چھُسَن بہٕ ترٛاوان تٔتی تِکیٛاز تتھ چھُ تھوڑا گاسہٕ آسان تَتٮ۪ن زیادٕ پَہمَتھ بیٚیہِ چھُ یہِ پانہٕ تہِ گُر اگر بہٕ یہِ گَرِ ژھُنن یَلہٕ یہِ واتہِ توٚتُے اِسی لیے یہِ چھُ مےٚ صُبحَن تہِ پٮ۪وان نِیُن توٗرۍ یہِ چھُ مےٚ فیورِٹ ٹرٛایَل نِوان چھُسَن بہٕ تور پَتہٕ چھُسَن بہٕ یہِ شامَن تہِ اَنان تورٕ واپَس یہَے چھُ مےٚ فیورِٹ ٹرٛایل تِکیٛازِ وۅنۍ چھِ مےٚ ہٲلٕے گٔمٕژ اَتھ سۭتۍ اَمی موٗجوٗب چھُ مےٚ یہِ فیورِٹ بَنے مٕژ